اَگر أسۍ بارہمولہٕچ کَتھ کَرو تہٕ بارہمولہ ہس منٛز چھُ اَگر أسۍ کالیجن ہنز کَتھ کرو تہٕ کالیج چھِ واریاہ مَگر پَرناونُک طٔریٖقہٕ چھُ نہٕ اَصٕل کِہینۍ میانہِ حِسابہٕ گژھِ گورمینٹ اکھ اِنشیٹِیٚو تھوُن یَتھ منٛز یِم گورمینٹ ٹیٖچر چھِ آسان اُستاد چھِ آسان تِم گژھن اَصٕل پٲٹھۍ پَرناؤنۍ یِتھٕے کَنہٕ اَگر أسۍ وُچھو ییٚتہِ آبُک تہٕ آب چھُ ییٚتہِ واریاہ مَگر صاف چھُ نہٕ کِہینۍ گوٚرمینٹ گژھِ اَتھ خٲطرٕ کیٚنٛہہ اِنِشیٹیو تُلٕنۍ تہٕ یہِ آب گژھن صاف کرناؤنۍ تہٕ لُکھ گژھن پانہٕ تہِ خیال تراوٕنۍ آبس منٛز گژھِ نہٕ گندگی تراؤنۍ کیٚنٛہہ تہٕ کیازِ کہِ یہِ چھُ چینہٕ خٲطرٕ تہٕ اَگر أسۍ جابن ہٕنز کَتھ باتھ وُچھو تہٕ جاب چھُ نہٕ ییٚتہِ خاص طور پر کِہینۍ ییٚتہِ گژھن کیٚنٛہہ اِنِشیٹیو ییٚتہِ گژھن کیٚنٛہہ اِنڈسٹری ڈیٚولَپ کَرٕنۍ یِمو سۭتۍ لُکھ گژھن تِمنٕے منٛز تہٕ تِم زیٖنن رۄپِیہِ دہ تہٕ اَگر أسۍ وۄنو اِکانمی کِژھ چھِ سوشل ایٚنورنمینٹ کہِ اسہِ چھِ تہٕ پولٹِکل کیاہ چھُ تہٕ سوشل ایٚنورنِمینٹ تہِ چھِ ییٚتہِ واریاہ اَصٕل لُکھ چھِ پانَس سۭتۍ گنٛدان وِنٛدان اَصٕل پٲٹھۍ درٛوٚکان تہٕ پولٹِکل حِسابہٕ تہِ چھُ نہٕ یَتھ توٗت خاص کِہینۍ نہٕ ییٚتہِ چھا نہٕ لیٖڈران تہِ اَصٕل کِہیںۍ تہٕ باقٕے چھُ بیٚیہِ بارہمولہ واریاہ اَصٕل ہُتھ کَنہٕ مَگر ہَتھ کَنہٕ مگر کیٚنٛہہ چیٚلینج یِم لُکن چھِ فیس پیٚوان کرٕنۍ یا اَپرچونِٹی یِم لُکن چھِ فیس پیٚوان کرٕنۍ یِتھۍ کَن مےٚ ووٚن زِ آب چھُ ییٚتہِ واریاہ مَگر چھُ خراب کوٚرمُت تہٕ تَتھ خٲطر گژھِ کیٚنٛہہ اِنِشیٹیو یُن تُلنہٕ تہٕ کالیجن منٛز تہٕ کالیج تہِ چھِ سٮ۪ٹھاہ تہٕ مَگر چھِ نہٕ پَرناوان اَصٕل کِہینۍ باقٕے چھِ بارہمولہ واریاہ اَصٕل